فیضان صٲب تُہۍ ؤنۍ تو مےٚ یِہُس چھُ عیٖز ووت نزدیٖک تہٕ قۄربانا وربانا چھُوا تۄہہِ کیاہ چھُو قۄربان یِہُس کرُن تہٕ تُہۍ ؤنۍ تو مےٚ اَسہِ تہِ اوس اَنُن گرٕ کیُتھ قۄربان تہٕ کتھ ریٹ کیٛاہ ریٹھاہ چھُ یِہُس درٛۄجر چھےٚ کِنہٕ سَستَے چھُ یِہُس پرکہِ کھۄتہٕ پؠوان قوربان آ سُہ عیٖذ روٗدۍ کَمٕے دۄہ قۄربان اوٚن أسۍ اَوا اَسہِ اوٚن یہِ کٹھ اوٚن أسۍ یَوٕ کۄربان چھُ یِہُس پرسٕے کھۄتہٕ ریٹ زیادٕ پَہن پرُس ٲسۍ شیٚیہِ ہَتہِ پٮ۪ٹھ پؠوان کِلوٗ کٹھ یہُس پؠوان ساڑ شیٚے ہَتھ بیٚیہِ چھِ بیاکھ ویرایٹی یِم نؠبرٕ چھِ تاران تِم چھِنہٕ آسان تیٖتۍ کینٛہہ نؠبرٕ چھِ تٲرمٕتۍ یِہُس واریاہ زیادٕ تہٕ تِم چھِ مگر سایڈی پانٛژِ پانٛژِ ہتھ پؠوان کِلوٗ آ تۄہہِ تہِ اوسو کوتُے زِیو ہوڑ ژوٚل گوٚو گٔزیو تُہۍ تَتہِ چھُ اَڈس منٛز آسان اَڈس منٛز چھِ نیران کھووُر کُن گٔلی اکھ تَتہِ چھِ کٕنان یِم قۄربانہٕ آ سُہ چھِ دِوان توتہِ مُنٲسِب ریٹس قۄربان وۄربان